ڈِسٹرک بَڈگامَس مَنٛز چھِ واریاہ زیادٕ یہِ ٹرٛانَسپوٹٕچ فیسَلٹی اٮ۪ویلیبٕل پرٛٮ۪تھ دۄہ پرٛٮ۪تھ دۄہ آسان مَثلاً ڈِسٹرٛک بَڈگامَس مَنٛز چھےٚ ٹرٛینہٕ چھےٚ پَکان یِمَن مَنٛز کَمٕے ٹایم چھُ لَگان اگر اَکِس أکہِ جایہِ پٮ۪ٹھ بیٚیہِ کِس جایہِ آسہِ واتُن واریاہ زیادٕ کَم ٹایم چھُ لَگان ڈِسٹرٛک بَڈگامَس مَنٛز چھےٚ نٮ۪ٹؤرٕک تہِ چھِ واریاہ زیادٕ اَصٕل ییٚتہِ چھِ چَلان ٹانٛگہٕ وانٛگہٕ تہِ چھِ پَکان سومو تہِ چھِ پَکان ٹرٛینہٕ تہِ چھےٚ پَکان یِم چھےٚ دۄہ دۄہ دۄہَس اٮ۪ویلیبٕل آسان لوٗکھ ییٚتھَس یَژھان تَتھ جایہِ چھِ گَژھان ییٚتہِ چھِ پرٛٮ۪تھ کُنہِ ڈِشٹہٕ ڈِستہٕ ڈِشٹِک بارہمولہ چھِ پرٛٮ۪تھ کُنہِ گامَس چھِ گَژھان سٔروِس بَس سٔروِس تہِ چھَکھ پَکان سومو تہِ چھَکھ پَکان ٹانٛگہٕ تہِ چھِکھ پَکان ٹرٛینہٕ تہِ چھَکھ پَکان واریاہ اَصٕل پٲٹھۍ ریلہٕ ویلہٕ چھےٚ ییٚتہِ پَکان ڈِشٹِک بَڈگامَس چھےٚ واریاہ زیادٕ فیسَلٹی گاڑیو کِنۍ ٹرٛانَسپوٹ چھِ آز واریاہ بہتریٖن لوٗکھ چھِ دٔستی دٔستی واتان اَکہِ جایہِ پٮ۪ٹھ بیٚیہِ کِس جایہِ لُکھ اگر کُن تہِ گَژھن تِم چھِ ہُہ اوس سُہ فون کَران سومو وٲلِس یا ٹانٛگہٕ وٲلِس یہِ جلدی جلدی یِوان چھِ تہٕ یِمَن چھِ پنٛنِس مٔنٛزلَس پٮ۪ٹھ واتناوان ڈِسٹرٛک بَڈگامَس منٛز چھِ واریاہ زیادٕ فیسَلٹی